السلامُ علیکُم ورحمتُہ اللہِ وبرکاتہٕ ہوٗ ٹھیٖک چھُو حظ بَس حظ ٹھیٖک تۄہہِ چھُوا اموٗل ڈرٛاے فرٛوٗٹ پامپرٕ پٮ۪ٹھ اَسہِ ٲسۍ یِتھ کَنۍ یِم ڈرٛاے نہ ڈرٛاے فرٛوٗٹ ٲسۍ ضوٚرَتھ آز تۄہہِ کیٛاہ چھُو اَتہِ اٮ۪ویلیبٕل تۄہہِ کۄس وٮ۪رایٹی چھو اٮ۪ویلیبٕل اَسہِ ٲسۍ یِم بادَم تہِ ٲسۍ نِنۍ بیٚیہِ ٲسۍ یِم ڈوٗنۍ تہِ نِنۍ بیٚیہِ ٲسۍ کاجوٗ اَتھ کُس اَتھ چھا اَتھ کیٛاہ وٮ۪رایٹی چھِ اٮ۪ویلیبٕل یُس یہِ تِلہٕ وولٕے اَتھ کیٛاہ خٲصیت چھِ

کاجوٗ چھِنہ کاجوٗ ہسا یہِ کۄنٛگ کۄنٛگ کۄنٛگ چھا تُہۍ چھُوا واتناوان یِتھ کٔٹھۍ یہِ گَرٕ تہِ اَتھ کیٛاہ چھِ یَتھ قۭمَتھ یِمَن ڈوٗنٮ۪ن کاجوٗوَس کاجوٗ یہِ کۄنٛگ سُہ کلونٛجی چھا کلونٛجی کۄنٛگ کۭتِس دَپیووُ تۄہہِ تھوڑا کٔرۍوُس کَم وۄنۍ کٔرۍزیوس ترٛےٚ ہَتھ رۄپیہِ اَتھ ہے کٔرۍوُس حظ وۄنۍ کاجوٗ نہ بَہہ شَتھ ہہ اَتھ کٔرِو تھوڑا کَم ڈوٗنٮ۪ن چھِ ڈوٗنٮ۪ن کَم قٕسٕم چھِ اَتہِ آ یُس اَصٕل آسہِ ڈوٗن یَتھ منٛز سُہ رَس آسہِ نیران سُہ تیٖل ہیوٗ تُہۍ چھُو یور نا واتناوان چھُو تُہۍ گَرٕ نا اَتھ کیٛاہ چھُ اَتھ چارجِز کیٛاہ چھِ اَتھ لَگان پِستہٕ چھُوا تۄہہِ پِستہٕ سورُے کینٛہہ نا ہُتھ چھِ کینٛہہ قٕسٕم کاجوٗوَن یِمہٕ اَصٕل پَہَن آسَن تھوڑا بٔڑۍ بَہہ تُہۍ ہے ریٹ چھُو وَنان زیادٕ حظ کۄنٛگ چھُ اَکُے نا کۄنٛگَس چھُ یِہوٚے اَکُے قٕسٕم ترٛےٚ ہَتھ رۄپیہِ کٔرۍزیو وۄنۍ ہُم چھا اَتہِ یِم ژیرٕ ویرٕ یِم چھےٚ آسان اٮ۪ولیبٕل وۄنۍ تھٲیِو ہُمہِ منٛز تھٲیِو کِلوٗ جورہ نہ کاجوٗ منٛز تھٲیِو زٕ کِلوٗ ہُمہِ منٛز تھٲیِو بادَم منٛز ترٛےٚ کِلوٗ ڈوٗنۍ تھٲیِو ترٛےٚ کِلوٗ اہن حظ تہٕ بیٚیہِ کۄنٛگ نہ کۄنٛگ کۄنٛگ تہِ اوسوُ نہ تۄہہِ تھٲیِو کِلوٗ کھَنٛڈ سُہ تہِ بیٚیہِ یِم اَسہِ یِم بیٚیہِ کیٛاہ کِشمِش چھُوا کِشمِش تۄہہِ چھُوا تۄہہِ کَم تۄہہِ چھُوا اَکھ زٕ قٕسٕم کِنہٕ یِہوٚے یُس افغٲنِستان سُہ کوٗتاہ سُہ کوٗتاہ گژھان کِلوٗ سُہ تھٲیزیو وۄنۍ کِلوٗ تَتھ کٔرۍزیو ساس رۄپیہِ حظ ساس چھُ تَتھ ٹھیٖک ساس کٔرۍہُس حظ وَنہِ ساس أسۍ چھِ روزان ییٚتہِ ڈِسٹِک چھِ اَسہِ کُلگام تہٕ بٕلاک گوٚو بٕلاک چھُو دِوسَر پِن کوڈ چھِ کُنوُہ زٕتووُہ اَکہٕ تٕرٛہ کیلم بوزگام میٖر عمران

شےٚ

ترٛےٚ

اہن حظ اہن حظ تُہۍ کٔرِو اَتھ لینٛڈ مارٕک نِیَر جامع مسجِد بوزگام